اَسہِ چھُ باسان کَشمیٖری لنٛگویج باقیو لنٛگویجو کھۄتہٕ ہِندی لنٛگویج کھۄتہٕ واریاہ اَصٕل أسۍ چھِ کَشمیٖری کَشمیٖری زبانۍ واریاہ لول بَران اَسہِ چھِ کَشمیٖری لنٛگویج واریاہ خۄش کَران ہِنٛدی کھۄتہٕ سٲنۍ یہِ کَشمیٖری زبان چھِ ہِنٛدی کھۄتہٕ مٲرۍ مٔنٛز تہٕ مشہوٗر أسۍ چھِ اَتھ پنٛنہِ کَشمیٖری چھِ پنٛنہِ کَشمیٖری زبانۍ منٛز گیٖت گٮ۪وان یِم واریاہ مٔدٕرۍ تہٕ میٖٹھ چھِ آسان عیٖز پٮ۪ٹھ چھِ أسۍ کٲشِر کشمیٖری زُبان من بٲتھ وَنان وَنوان أتھۍ کَشمیٖری زَبانہِ منٛز خانٛدرَن پٮ۪ٹھ تہِ چھِ أسۍ یِم کٲشِر لُکہٕ بٲتھ وَنان یِم ماہِ رمضانَس منٛز چھِ أسۍ کٲشرِ زبانہِ منٛز بٲتھ وَنان کٲشِر زبان چھِ واریاہ اَصٕل ہِندی کھۄتہٕ اَتھ چھِ شا سٲنۍ کش کٲشِر شٲعر چھِ کَشمیٖر زبانہِ منٛز شع شعر لیکھان مٔدٕرۍ مٔدٕرۍ تہٕ میٖٹھۍ میٖٹھۍ شع شعر چھِ لیکھان کَشمیٖری شٲعِر یِم سٮ۪ٹھاہ مشہوٗر چھِ ییٚتہِ کیو صوفی بُزرٕگ یِم سٮ۪ٹھاہ مشہوٗر بُزرٕگ چھِ تِمَو چھِ اَتھ کٲشرِ زبانہِ لول بوٚرمُت رنٛگ اوٚنمُت اَتھ پنٛنہِ زبانۍ ہِندی کھۄتہٕ چھِ واریاہ اَصٕل زبان سٲنۍ یہِ کَشمیٖری زبان اَسہِ چھِ اَمیُک واریاہ لول أسۍ چھِ پنٛنٮ۪ن بَچَن ہِندی کھۄتہٕ کَشمیٖری زبانٕے ہیٚچھناوان لیکھناوان تہِ چھِ وۄنۍ چھِ سکوٗلَن منٛز تہِ یِہے کٲشُر شُرٮ۪ن دِوان کٲشُر پَرناوان کٲشُر لیکھناوان تِکیٛازِ یہِ کَشمیٖر چھِ یہِ کٲشِر زبان چھِ مٲرۍ منٛز کٲشِر زبان چھِ کٔش کٔشیٖرِ منٛز بولنہٕ یِوان یہِ چھِ سٮ۪ٹھاہ لول بٔرٕژ زبان سٮ۪ٹھاہ مٲرۍ مٔنٛز زبان أسۍ چھِ اَتھ پنٛنہِ زبانہِ سۭتۍ واریاہ زیادٕ پیار کَران